اسلام علیکُم اسلام علیکُم وۄستا ٹھیٖک چھُوا صحت چھا شُکُر خۄدایس کُن صحت چھا حظ ٹھیٖک آ ٹھیٖک حظ تۄہہِ چھُوا یہِ شاہِد وۄستہٕ یُس حظ یہِ چھُ چلاوان ٹویرا چھِو تُہۍ چلاوان شاید چھُو نہٕ حظ ٹھیٖک آ مےٚ حظ دیُت یہِ کہِ بس سٹینڈ سوموٗ سٹینڈ منٛزٕے أکۍ نفر ڈرایورَن نمبر اَسہِ اوس گژھُن ٹیوٗرس ایٚکچُولی اَسہِ اوس لداخ ترُن دہن دۄہن خأطرٕ آ دہن دۄہن خأطرٕ اوس اَسہِ لداخ ترُن چھُوا ایویلیبٕل کِنہٕ نہٕ اَسہِ اوس چکرس گژھُن أسۍ چھ پانٛژھ داہ لٔڑکہٕ اَسہِ اوس گژھُن توٗرۍ چھُوا ایوِ فِری کِنہٕ نہٕ ٹھیٖک اَسہِ چھِ أکہِ اَز چھِ آتھوار أسۍ گژھو برٛیسوارِ دۄہ پیٚٹھٕ چھُ اَسہِ گژھُن آ زٕ ترٛےٚ دۄہ چھِو تۄہہِ منٛزس آ ٹھیٖک چھُو اَسہِ ؤنۍتَو اَسہِ چھُ گژھُن اَسہِ چھُنہٕ أکۍ سٕے جایہِ رُکُن کیٚنٛہہ اَسہِ چھُ پانٛژن جایَن گژھُن نِبرا چھُ گژھُن پیٚنگانٛگ چھُ گژھُن

نہٕ نہٕ اَسہِ چھِ تُہٕنٛزٕے گأڑۍ ضرَوٗرت یُس تۄہہِ پنٕنۍ چھِو آ آ ٹھیٖک ایٚکس گوٚو تَتھ چھِ ایٚکسٹرا چارجِز ییٚتہِ پیٚٹھ چھِنہٕ حظ

ٹھیٖک آ وۄنۍ ریٹ گژھیٛا وۄنۍ کلوٗ میٖٹر وایِز کِنہٕ دۄہ وٲے ٹھیٖک تیٚلہِ وُچھو أسۍ شاید دۄہ وٲیی ما گژھِ ٹھیٖک اگرے پتہٕ دۄہ علاوٕ اَکھ زٕ تہِ گٔے کم اکھ زٕ سُہ چھُ چلان ٹھیٖک گأڑۍ چھا کنٛڈیشن منٛز ٹھیٖکھٕے یہِ چھُنا لداخ گژھُن اَتہِ چھُ پتہٕ مُشکِل گژھان گأڑۍ چھا چٲنۍ ٹھیٖک ٹھیٖک تیٚلہِ چھُ سہل آ ٹھیٖک تیٚلہِ ییٖزیو وۄنۍ پرٛیٚسوار بہٕ کرہو برٛیٚسوار اکھ دۄہ برٛوٗنٛٹھ فون پتہٕ وأتۍ زیٚو تُہۍ یور ٹھیٖک چھُ ٹھیٖک چھُ